ہوٲیی جہاز ٹرانسپوٹیشن چھِ ریلوے ٹرانسپوٹیشن چھِ لینڈ ٹرانسپوٹیشن چھِ سڑکہٕ چھِ واریاہ بجہِ گاڑین منٛز چھُ یِوان آرام سان پکنہٕ اٮ۪ن اٮ۪چ ژۄیہِ تٲجی روڈ چھُ کشمیٖر ٹُو کنیاکُماری یتھ منٛز سفر چھُ واریاہ آسان سہل امہِ سۭتۍ چھِ ٹایمس پٮ۪ٹھ واتن گاڑِ ہسا چھِ واریاہ اصلہِ اے سی چھُ وے سی چھُ فُل چھِ بٔرِتھ اتھ منٛزسورُے کینٛہہ ہسا چھُ بیٚیہِ ہسا یہِ جٔٮ۪مۍ روڈ اپٲرۍ چھِ خرابی گژھان روڈ چھُ واریاہ تنٛگ یہ زٕ کھۄڑ ہسا چھِ گٔمٕتۍ روڈس خراب روڈ چھُ شیٖن چھُ پٮ۪وان روٗد چھُ پٮ۪وان وقت چھُ گژھان واریاہ ژیر ٹایِم چھُ لگان سفرس منٛز مٔنٛزۍ چھُ پھاکہٕ لگان ٹنل تہِ چھنہٕ تتھ برابر کینٛہہ تاکہِ أسۍ ہٮ۪کہٕ ہاو گٔژھِتھ ٹایمنس پٮ۪ٹھ واتہٕ ہاو کُنہِ انٛدس پننٮ۪ن پننٮ۪ن جاین تیوٗت اصل چھُنہٕ روڈ اتھ کینٛہہ